مےٚ چھِنہٕ مطلب ویسے اَتھ منٛز یہِ یہِ کیٛاہ وَنان اٮ۪کٕسپیٖرینٕس اَتھٕ اِنَسٹرٛوٗمٮ۪نٛٹَلَس منٛز کینٛہہ تہٕ بہٕ چھُس نہٕ مطلب مےٚ چھُنہٕ أزیُک تام وٕنہِ وٕنیُک تام یہِ چلومُت یہِ اِنَسٹرٛوٗمٮ۪نٛٹَل مطلب کٕہٕنۍ مطلب یہِ چیٖز مطلب مےٚ آ مےٚ چھِ بیٚیہِ پیشَن چھِ مےٚ مطلب یہِ اَتھ منٛز مطلب یُس یہِ گِٹار چھِ یہِ چھِ مےٚ سَکھ شوق بَجاونُک بہٕ چھُس وٕچھان مطلب یہِ ٹی وی یَس وی وی یَس پٮ۪ٹھ چھُس بہٕ وٕچھان کانٛہہ مطلب یہِ گِٹار وِٹار بَجاوان بہٕ چھُس مطلب واریاہ خۄش گژھان مطلب بہٕ وایہِ ہا یہِ تہٕ بہٕ چھُس یَژھان ہیٚچھُن یہِ کیٛاہ وَنَن یُس یہِ گِٹار چھُ بہٕ چھُس یَژھان یہِ بہٕ گوٚژھُس یہِ ہیچھُن تہٕ بہٕ تہِ وایہِ ہا یہِ یہِ گِٹار